ساروِی کھۄتہٕ بوٚڑ بار ریٖزَن چھِ کہِ سٹوٗڈَنٹ یُس سا یہِ طٲلبہٕ علِم چھِ آسان یہِ چھِنہٕ ہٮ۪کان روز سکوٗل گٔژھِتھ کِہیٖنۍ گۄڈنِچی کَتھ کہِ دوٗر چھِ آسان کہِ ڈِسٹنٕس چھِ آسان واریاہ سفر چھِ آسان کَرُن کہِ تَتھ ییٚتہِ سُہ پَران چھِ سُہ ہَسا چھِنہٕ تَتھ سا چھِنہٕ گاڑِ پَکان کینٛہہ یا سُہ ہَسا چھِ کُنہِ جاے کٲم کَران گوٚو تٔمِس چھِنہٕ ٹایم مِلان پَتہٕ سکوٗل گژھُنک کینٛہہ یا تٔمِس ہَسا چھِ گَرِ کینٛہہ کٲم آسان سُہ ہَسا چھِ گَرِ لَگان آوُر سُہ ہَسا چھِنہٕ ہٮ۪کان سکوٗل گٔژھِتھ کینٛہہ تٔمِس ہَسا چھِنہٕ رۄپیہِ دَہ آسان پونٛسہٕ چھُ آسان سُہ ہَسا چھِنہٕ ہٮ۪کان سکوٗل گٔژِھتھ کینٛہہ یا تٔمِس چھِنہٕ تِژھ فیسَلٹیٖز آسان یا ویدَر چھِنہٕ آسان ٹھیٖک کِہیٖنۍ کٔشیٖرِ منٛز چھِ ہر ہمیشہ کہِ ییٚتہِ چھِ وَندٕ آسان وَندَس منٛز چھِ ییٚتہِ فیز واریاہ مُشکلات گژھان سٹوٗڈَنٹَس سکوٗل گژھنٕکۍ یا ٹرٛانَسپوٹ تہِ چھِنہٕ چَلان آسان کِہیٖنۍ یا تیُٚتھ اِنفرٛاسٹرٛکچَر فیسَلٹیٖز اِنفرٛاسٹرٛکچَر تَتہِ چھِنہٕ آسان تیُٚتھ کانٛہہ سٹرٛکچَر کِہیٖنۍ کہِ سُہ چھِنہٕ ہٮ۪کان سکوٗل دوٗرۍ گٔژھِتھ یِم چھِ کامَن کینٛہہ تِم مطلب مُشکلات اِنسانَس چھِ یِم اِنسانَس دِن بَدِن فیس چھِ پٮ۪وان کَرٕنہِ یہِ ہَسا چھِنہٕ ہٮ۪کان پَتہٕ سکوٗل گٔژھِتھ کِہیٖنۍ سُہ چھِنہٕ ہٮ۪کان پَتہٕ طلب سُہ اَکھ پَنُن نِظام اَکھ پَنُن پنٛنہِ زندگی منٛز اَکھ نِظام بنٲوِتھ کِہیٖنۍ سو یِم چھِ کینٛہہ ریٖزَنٕز کہِ تِم ریٖزَنٕز یِم اِنسان فیس چھِ کَران لایک ییٚمہِ منٛز پَتہٕ چھِنہٕ ہٮ۪کان سُہ سکوٗل گٔژھِتھ کِہیٖنۍ